اسلام علیکُم طاریق صٲب چھِو حظ

آ آ بِلکُل أسی چھِ حظ اہن حظ اَہن حظ مےٚ وچھ اَتھ ٹرٛوکالر پٮ۪ٹھ اوس یَتھ کھسان ناو طاریق طاریق احمد تہٕ مےٚ دوٚپ تَوٕے طاریق صٲب کم چھُو تُہۍ کَتہِ پٮ۪ٹھ حظ چھُو طاریق صٲب شوا پٮ۪ٹھ حظ اچھا اچھا خیرتھٕے اوس حظ توہہِ چھَو حظ کیٚنہہ انٹری ونٹری ضُوٚرَتھ اہن حظ اہن حظ یُس اَسہِ گرٛاوُنٛڈ چھُنہٕ حظ طاریق صٲب سُہ حظ چھِ اَسہِ ؤنکٮ۪ن واریاہ بِزی حظ کیٛاز کہِ یہِ چھُ وٕنکٮ۪ن حظ تۄہہِ چھو پَے وٕچھِ وِنٹَر یِن وول بُتھِ چھِ سردی یِن واجن ییٚمہِ کہِ وجہ سۭتۍ وٕنکٮ۪ن یِم سٲنۍ لَکٕٹۍ لَکٕٹۍ نوجوان چھِ یِم چھِ زبردَس اَتھ گیمَن کُن وٕنکٮ۪ن گٔمٕتۍ حظ اُہُنٛد تَوَجہ یُس وٕنکٮ۪ن سورٕے سُہ چھِ أمنٕے گیمَن کُن حظ اَہن حظ یَپٲرۍ چھِ ؤنیو ؤنیو حظ تۄہہِ کَر حظ چھُ میچ اَسہِ حظ چھِ وٕنکٮ۪ن ییٚتہِ زٕ ٹورنامیٚنٹ چَلان ییٚمہِ وجہ سۭتۍ اَسہِ یِم فِکسچَر چھِ تِم چھِ اَسہِ آلریڈی حظ اِشوٗ کٔرمٕتۍ حظ تِم چھِ اَسہِ آلریڈ یِمَن کپٹینن تانۍ واتہٕ نٲیمٕتۍ کَمَن کیٚنمہِ دۄہ چھِ میچ کَتھ ٹایمَس چھِ اَسہِ چھِ صبحٲے پٲٹھۍ آسان شام تام بَرابر أسۍ چھِ ییٚتہِ حظ ڈیلی گِنٛدان زٕ زٕ میچ حظ تہٕ تہٕ ہَفتَس خٲطرٕ چھِ أسہِ دامٕتۍ بہٕ ہَفتَس تانۍ حظ یہِ اَصلی چھِنہٕ اَسہِ موقعے تہٕ وٕ کیٛاہ کَرو وٕ چھُو تۄہہِ تہِ گِنٛدُن میچ امہِ موٗجوٗب چھُس بہٕ تۄہہِ وَنان تُہۍ کٔرِو حظ کَم سے کَم اگر تُہۍ اَپوزِٹ یُس تۄہہِ بیٛاکھ ٹیٖم چھِ یِمَن سۭتۍ تۄہہِ میچ چھِ تِمَن سۭتۍ اگر تُہۍ کَتھ کٔرِو دوٚپِوُکھ کَم سے کَم ہفہٕ پَتہٕ حظ یی اَتہِ کیٛازِ تٔرٕف چھِ بنٛد یا اگر تۄہہِ کانٛہہ اَتیٚن بَدل کانٛہہ گرٛاوُنٛڈ ایرینٛج گژھِ مگر اِتھ پٲٹھۍ چھِ مےٚ ؤنکیٚن نظَرَن تَل چھِ ونکٮ۪ن سٲری گرٛاونٛڈ حظ بنٛد تتہِ یُس یہِ اَہن ییٚتہِ ونکٮ۪نس ٹٕرٕفہٕ پٮ۪ٹھِ گِنٛدان یہ یَتھ یِم یَتھ سٲری چھِ وٕنکٮ۪نَ پَسنٛد کَران یَتھ پٮ۪ٹھ گِنٛدُن حظ دویِم چیٖز کَتھ چھِ اَسہِ اگر نہ اَسہِ یِم آسان حظ فِکِسچَر آلریڈی اِشوٗ کٔرمٕتۍ تیٚلہِ اوس نہٕ مسلہٕ کینٛہہ تیٚلہِ کَڑٕہہ بہٕ گیپ بہٕ دِمہَو تۄہہِ وٕ چھِ اَسۍ ہفتَس کھنڈَس کٔرمٕتۍ حظ تُہۍ کٔڑیُو وٕ ہَفتہٕ تہٕ ہفتہٕ بعد تھاوَو تۄہہ میچ تیٚلہِ مگر مےٚ ؤنیو تُہۍ کفٲرٕم حظ تۄہہِ چھُو گِنٛدُن کیٛازِ اَسہِ تہِ گژھ نہٕ دھونٛکھ لگُن تۄہہِ تہِ گوژھ نہٕ دھونٛکھ لگُن کِہیٖنۍ اَہَن حظ اَن حظ اَسہِ چھِنہٕ حظ ٹورنامیٚنٹ أسۍ چھِنہٕ نَتہٕ اِتھ پٲٹھۍ دِوان لوکل میچ گِنٛدنہٕ خٲطرٕ کیٚنٛہہ ییٚتہ چھِ یِم میچ گژھَن تِم چہِ گژھَن ٹورنامنٹ میچ حظ چلو ٹھیٖک حظ کٔریو تُہۍ تہٕ پتہٕ ؤنۍ زیٚو حظ تُہۍ اَدٕ حظ اَدٕ حظ